ڈَایِٹ چھُ أکِس اِنسان سٕنٛز زِنٛدگی منٛز اَکھ اَہم رول اَدا کَرن بیٚیہِ یُس پَتہٕ اِنسان رَنِنٛگ یا دونَس منٛز تَتھ سۭتۍ وابَستہٕ آسہِ تٔمِس چھُ زیادَے پَہمَتھ آ تٔمۍ سٕنٛز زِنٛدگی منٛز چھُ زیادَے پَہمَتھ اَمیُک رول اَدا گژھان کیٛازِ کہِ یوٗ ییٚمہِ حِسابہٕ أکِس یِتھٕ پٲٹھۍ مِثال چھِ کہِ یوٗتاہ أسۍ گاڑِ تیٖل ترٛاوَو تَمہِ حِسابہٕ پَکہِ سُہ یِتھٕے پٲٹھۍ یُتھ یُتتھ ڈایِٹ اَکھ اِنسان کرِ تَمہِ حِسابہٕ ہٮ۪کہِ سُہ پَتہٕ کٲم کٔرِتھ ییٚمِس وۅںۍ دَونُک آسہِ یہِ ییٚمِس دَوُن آسہِ تَتھ منٛز آسٮ۪س ریس کَرٕنۍ یا آسٮ۪س کَمپِٹِشَنس منٛز کُنہِ دَونہٕ کِس کَمپِٹشَنَس منٛز حِصہٕ نِیُن تٔمِس چھُ تَمہِ حِسابہٕ پٮ۪وان پَنٕنۍ بارڈی پَنُن جِسم بَناوُن تَمہِ خٲطرٕ چھُ تٔمِس پٮ۪وان تِتھُے ڈایِٹ تہٕ غذاہ کھٮ۪ون تہٕ سارِوٕے کھۄتہٕ اَصٕل یُس غذا چھُ یُس أکِس پَزِ أکِس اِنسانَس یُس رَنِنٛگ خٲطرٕ دَونہٕ خٲطرٕ آسہِ پانہٕ بَناوان تٔمِس پَزِ زیادٕ کھۄتہٕ زیادٕ پرٛوٹیٖنٕز کھیٚنۍ یا واٹَیمِنٕز نِنۍ بیٚیہِ کیلشَم نۍ زیادٕ بیٚیہِ پَزِٮ۪س فیٹٕس کَم سے کَم نِنۍ تہٕ ایگزرسایِز زیادٕ کھۄتہٕ زیادٕ کَرٕنۍ بیٚیہِ رَنِنٛگ خٲطرٕ دونہٕ خٲطرٕ زیادٕ کھۄتہٕ زیادٕ محنت کَرٕنۍ تہٕ وَرزِش تہِ کَرٕنۍ زیادٕ سارِوٕے کھۄتہٕ اَصٕل چھُ یُس أمِس غذا چھُ سُہ چھُ پروٹیٖن